آ مےٚ چھُ مطلب یُس زَن کیاہ چھِ وَنان یَتھ بہٕ درٛاوُس ییٚلہِ بہٕ بَنٛگلادیش گوٚوُس پَرنہِ وارِیاہ کوٚر تِمو تَتہِ مطلب عزت تِم ٲسۍ وارِیاہ کیاہ چھِ وَنان یَتھ ٲں میٚنٹٔلی تہِ تہٕ فِزِکٔلی تہِ مطلب تِمو کوٚر ہر رَنٛگہٕ سَپورٹ تَتہِ